فیوٗچر جینریشنہٕ خٲطرٕ روزَن میٲنہِ کینٛہہ سجیٚشنٕز یِتھ پٲٹھۍ کہِ یَمن ہاسا پَزِ فیوٗچرَس منٛز پَنٕنہِ اَتھ ایٚگریکلچر لینٛڈِ منٛز واریاہن قٕسمَن ہنٛدۍ کراپٕس وۄپداؤنۍ تَمہِ سۭتۍ نہ سا گژھِ یِمن چیٖز اکھ اَگر ہسا یِم أکسی کُن کراپَس پٮ۪ٹھ روٗدۍ ڈِپینٛڈنٹ سُہ ہسا چھُ یِہنٛدِ خٲطرٕ نۄقصان تہٕ یِمن پَزن واریاہَن قٕسمَن ۂنٛدۍ کراپٕس وۄپداؤنۍ بیٚیہِ ہسا پَزِ یِمن پَنٕنہِ اَتھ ایٚگرِکلچر لینٛڈِ منٛز واریاہ کَم میقدارس منٛز فٔٹِلیزَرن انسیکٹسیڈن پیسٹ سایڈن ہُنٛد اِستعمال کَرُن تِکیازِ امہِ سۭتۍ ہسا چھِ سٲنۍ زمیٖن خراب گژھان تہٕ بیٚیہ ہسا چھُ واریاہ کیٚنٛہہ کیٚمۍ آسان یِم ہسا سٲنہِ فٲیدٕ خٲطرٕ چھِ آسان تہٕ تِم ہسا چھِ مَران ییٚلہِ أسۍ یِم انسیکٹسایڈٕس پیسٹ سایڈٕس چھِ یوٗز کَران کران تہٕ یِمن پَزِ اَمہِ بدلہٕ مینور یوٗز کَرُن